السلامُ علیکُم ٹھیٖک چھُوا ٹھیٖک چھُوا اَوا ٹھیٖک تُہۍ چھُوا ٹھیٖکھٕے أسۍ ہہ أسۍ حظ چھِ ییٚتی اِسلام آباد روزان اَسہِ ہَسا چھِ اَتہِ رِشتہٕ دارٕے تہٕ تِمنٕے نِش اوٚن نمبر یی حظ بوٗزُم تُہۍ چھُو پَلو سُوان تہٕ بہٕ یِہِنٛدِ ٲسٕس یِم اَسہِ اَتہِ رِشتہٕ دار چھِ بہٕ ٲسٕس تِہِنٛدِ تہٕ تَتہِ وٕچھ مےٚ تِمَن سارنٕے تِمو دوٚپ مطلب مےٚ وُچھ تِمَن واریاہ پَلو سُوِتھ تِم چھِ سُوۍمٕتۍ تۄہے مےٚ دوٚپکھ یِم کٔمۍ چھِ سُوۍمٕتۍ تہٕ تِمو دوٚپ یِتھ پٲٹھۍ یِم سُوۍ تۄہہِ

رِشتہٕ دار چھِ ییٚتہِ تھٕے تُہۍ کَتہِ زٲنۍ تِم چھِو تۄہہِ أتۍتھٕے تۄہہِ نِش واریاہ دوٗر تہٕ تِم چھِ بیٚیِس پوٗرِس بَسان تُہۍ چھُو بَسان بیٚیِس پوٗرِس اَکبر احمد ڈار

مےٚ ٲسۍ پَلو سُوٕنۍ تہٕ اَسہِ چھُ خاندَر نہ مےٚ چھُ ماستٕر بیٚنہِ خاندَر مےٚ ٲسۍ پَلَو سُوٕنۍ مےٚ وٕچھ تُہُنٛدۍ مطلب یُس تۄہہِ تِمَن پَلو چھُو سُوۍمٕتۍ تِم چھِ واریاہ رٔتۍ سُوِتھ بیٚیہِ چھِ تِمَن ڈِزایِن تہِ اَصٕل تہٕ مےٚ دوٚپ ہُہ بہٕ سُوناو تۄہے نِش اَسہِ چھُ خاندَر نہ ویڈِنٛگ سوٗٹ تہِ چھُ اکھ زٕ تہٕ بیٚیہِ چھُ کاٹَن تہِ نہ بہٕ چھَس سُوناوان بہٕ

بہٕ چھَس سُونا بہٕ چھَس بہٕ ٲسٕس سُوناوان ییٚتے یَجبِیارِ نہ سُہ ٲس مےٚ ہٮ۪وان ترٛےٚ ہَتھ ساڑ ترٛےٚ ہَتھ باغ تُہۍ کۭتِس چھُو سِلٲے ہٮ۪وان اَچھا یِمہٕ ویڈِ ویڈِنٛگ سوٗٹَن اۭں اَسہِ چھِ تِمَے ڈِزاینٕے ترٛاوٕنۍ تَتہِ آسَن اَوا اَسہِ چھِ ڈِزاینٕے ترٛاوٕنۍ تَتہِ آسن نا خانٛدرَس پٮ۪ٹھ واریاہ اَوَے موٗجوٗبَن چھِ أسۍ وَنان ویڈِنٛگ فِراک یَزارَن تُہۍ چھُوا گرے سُوان کِنہٕ تۄہہِ چھُو کُنہِ دُکان ؤلِو بہٕ یِمہٕ نا صُبَس بہٕ گژھٕ گۄڈٕ تِمنٕے رِشتہٕ دارَن ہُنٛد بہٕ تُلَن تَتہِ تِہٕنٛز کوٗر سۭتۍ تہٕ نَہ پَگاہ چھَنا یہِ بَٹوارٕے پگاہ کوٚت چھُ اَسہِ یُن تُلِو حظ أسۍ یِمو صُبَس تہٕ وۄنۍ کۭژاہ ہیٚیِو تُہۍ اَسہِ سِلٲے اَسہِ چھِ پٕانٛژھ فِراک یَزار سُوٕنۍ ترٛےٚ چھِ ویڈِنٛگ دار تہٕ زٕ چھِ یِم کاٹَن نہ تَتھ چھُنا تَتھ چھُ اِلاسٹِک تہِ ترٛاوُن تہٕ بیٚیہِ چھُ تَتھ بۄنہٕ ڈِوایڈَر ٹایپَس پٮ۪ٹھ چھُ تَتھ شَلوار سُوُن تِم حظ بیٚیہِ بیٚیہِ دیٖزیو تُہۍ مےٚ عیٖذ پٮ۪ٹھ چھِ تِم گژھن مےٚ فٔسٹَس پٮ۪ٹھ تیار آسٕنۍ اَسہِ چھُ پَتہٕ ژوٗرمہِ ژور پانٛژھ چھِ اَسہِ پَتہٕ تِم خانٛدر تہٕ نہ اگر کٔرۍہُو گیپ مٔنٛزی کینٛہہ تہٕ نہ تُہٕنٛدِس دِژ واریاہو دِژ یِہوٚے مطلب واریاہو کٔرۍ تُہٕنٛدۍ تٲریٖف دوٚپُکھ اگر سُوۍنٲیہُکھ یِم چھِو اَصٕل سوٗٹ تہٕ تیٚلہِ سُوۍنٲیزیوکھ تِمنٕے اَتھِ وۄنۍ اگر بہٕ اور کھٔژٕس بہٕ کھَسہٕ یِہُنٛد تہٕ بہٕ اَنَن اَتہِ پٮ۪ٹھ کانٛہہ سۭتۍ تہٕ بہٕ یِمہو تۄہہِ گَرَے پگاہ کٲلۍکٮ۪تھ وٲژٕس بہٕ نا تیٚلہِ چھِ مےٚ سِلٲے دِنۍ یی ساڑ ترٛےٚ ہَتھ تہٕ باقیَن فِراک یَزارَن چھِ مےٚ دِنۍ یی نا ژور ساڑ ژور ہَتھ ٲسِو تُہۍ باقیَن ہٮ۪وان آچھا تُلِو أسۍ یِمو تیٚلہِ تہٕ آچھا تُلِو بِہِو رۄبَس